اکھ فارمَر یُس سایِڈ بِزنِس ہیٚکہِ کٔرِتھ بَدَل سایِڈ بِزنِس ونکٮ۪س یُس کَرنہٕ چھُ یِوان سایڈ بِزنِس بَدَل تَمام لُکھ ونکٮ۪س کَران چھِ سایڈ بِزنِس پوٗرٕ کشیٖرِ منٛز یا ڈِسٹرک بَڈگٲمِس مَنٛز چھ زیادٕ یِوان ونکٮ۪س کَرنہٕ یہِ یِوان لَبنہٕ یہِ سُہ گوٚو گٲو فارَم اکھ گٲو فارَم چھُ یِوان یوٗنِٹ اکھ تراونہٕ اگر سٹاٹَس گۄڈٕ کمے کمے تہِ اَنہِ سُہ گاوٕ یِمے اَکٔے زٔے تھایہِ ییٖتِس أمِس تھوڑا بَڑٕ پَتہٕ ہیٚکہِ مُلٲزِم تہِ تھٲوِتھ تتھ جایہِ دۄد یِیہِ کٕننہٕ دۄدَس پیٚٹھ چَلایہِ پَنُن گَرٕ اصل پٲٹھۍ یا باقی چیٖز تہِ ہیٚکہِ اَخراجات یِمو گٲوو پیٚٹھٕ حٲصل کٔرِتھ یعنی کہِ فار ایٚگزامپل اکھ گوٚو گَرٕ چَلاوِ رۄپیہِ داہہ تہِ بَچنَس باقی چیٖز تہِ ہیٚکہِ بَدَل کانٛہہ کٲم تہِ ہیٚکہِ اتھ پیٚٹھ کٔرِتھ گٲو فارمہِ مَنٛز تہٕ تھوڑا چھِ یہِ ہیٚکٹِک پَہمَتھ اگر مٔزوٗر تھایہِ پَتہٕ باسہِ نہٕ تیوتاہہ یہِ کینٛہہ کیاز کہِ ونکٮ۪س چھِ زٔنی کَران یِم کٲم یا یِتھے کیٚنیٚتھ چھ بیاکھ امِہ بَغٲر سَبزی چھِ یِوان وۄبداونہٕ سبزی سُہ تہِ ہیٚکہِ اکھ اِنسان وۄپدٲوِتھ بَجہِ بَجہِ کھیتَن مَنٛز تہٕ سُہ ہیٚکہِ یہِ کٔرِتھ تہٕ دوٚیِم چیٖز یُس تریٚیِم چیٖز اگر اِنسان ییٚژھِ کَرُن سُہ گوٚو ماچھ یعنی تُلرِ یورٕ آسہِ ماچھ تِمن سۭتۍ روزِ سُہ کاربار اگر کَرٕ ماچھ کاربار تہٕ سُہ تہِ چھُ واریاہ اصل بہتریٖن کاربار تتھ پیٚٹھ تہِ چھِ رۄپیہِ داہ اصل پٲٹھۍ زینان گۄڈے ٲڑ زٕ ژور پانٛژھ گَن یہِ پَتہٕ وار وار وار وار وار وار بَڑِ تہٕ سُہ تہِ چھُ اکھ بوٚڑ اکھ آفشَن کہِ یہِ ہیٚکہِ کٔرِتھ تمہ بَغٲر اگر ماچھ بیٚیہِ ہیٚکہِ یہِ کٔرِتھ یہِ تیٖرَن سۭتۍ تیٖر چھ ساروی کھۄتہ اکھ بوٚڑ اکھ بِزنِس یُس اَکھ اِنسان کٔرِتھ ہیٚکہِ تیٖر تیٖر اَنو ٲٹھ داہہ یِم والو اتھ چھِ سَبسٹی آسان یِم والو پَتہٕ نَکھٕ نَکھٕ وٲلِتھ کَرَو کٲم ییٚلہِ نَکھٕ مۄکلٲے وٲلِتھ پَتہٕ بَڑاوو نسل نسل نسل کرو داہہ ترٕہ ژَتجی جَمَع پَتہٕ رَچھہٕ ہوکھ یِمے یہے بِزنِس کرو پَتہٕ آسو یِتھے کنۍ کٕنان پَکناوان آسو اکھ پَتہٕ پَنُن گَرٕ بیٚیہِ بَچَن رۄپیہِ داہہ تہِ بیٚیہِ ہیٚکہِ اکھ کاربار تہِ کٔرِتھ تہٕ سَختی تہِ یِیَس نہٕ کِہیٖنۍ تیٖرِ کار چھُ واریاہ اصل محنت چھِ تتھ تہِ مگر پھِر بھی چھ یہِ واریاہ اصل تیٖرَن ہُنٛد تیٖرٕ بغٲر اَگَر یہِ تیٖرٕ بغٲر بَدَل ییٚژھِ کَرُن سُہ گوٚو گاڑٕ فارَم یعنی کہِ گاڑِ فارَم ہیٚکہِ ترٲوِتھ گاڑِ فارَم تہِ ہیٚکہِ کٔرِتھ تہٕ گاڑٕ یہِ بَنایہِ گاڑَن ہُنٛد سُہ ہوز تتھ چھُ گورمِنَٹ سَبسِڈی دِوان سُہ ہیٚکو بَنٲوِتھ سُہ کاربار ہیٚکو کٔرِتھ تہٕ پَتہٕ ہیٚکو تَمیُک بیول أنِتھ سُہ ہیٚکہہِ تتھ رٲچھۍ نَفر تھٲوِتھ پَتہٕ یُتھُے ٹایم واتہِ تِم بَجہِ گَژھَن پَتہٕ ہیٚکو تِم کٔڑِتھ پَتہٕ ہیٚکو تِم کٕنِتھ گاڑَن ہُنٛد گوٚو گاڑٕ فارَم تہِ چھ واریاہ اصل یا امہ بَغٲر اگر نہٕ سُہ ییٚژھِ یِمو مَنٛز کٕہٕنۍ تہِ کَرُن تیٚلہِ چھِ باقی باقی بِزنِس تہِ چھِ شال بِزنِس چھ فارمَر ہیٚکہِ شال بِزنِس اصل پٲٹھۍ کٔرِتھ کیازکہِ شال بِزنِس کَرِ یُتھُے پَتہٕ فارمِنٛگ ہُنٛد زمیٖن دٲری ہُنٛد وقت واتیٚس تمہِ ساتہٕ کَرٕ زمیٖن دٲری فی الحال ہیٚکہِ شال بِزنِس تہِ کٔرِتھ رۄپیہِ داہہ ہیٚکہِ تتھ پیٚتھ تہِ زیٖنِتھ شالَن پیٚٹھ اَگَر آرِ کٲم چھِ سٕژنہِ کٲم چھِ کٲلیٖن کٲم چھِ یِم چیٖز ہیٚکہِ یہِ کٔرِتھ سایڈَس کم کم کم کم زیاد نہٕ کینٛہہ کیاز امس چھِ پَتہٕ زمیٖندٲری تہِ کَرٕنۍ کم کم کم کم ہیٚکہِ یہِ سایڈَس یہِ بِزنِس تہِ کٔرِتھ امہ بَغٲر امہِ بَغٲر ہیٚکہِ یہِ اکھ لۄکُٹ مۄکُٹ دُکان ترٲوِتھ پَنُن کار ہیٚکہِ دُکانَس پیٚٹھ اگر یہِ دُہَس رۄپیَز زٔیہِ ہتھ تریٚیہِ ہتھ زینہِ اگر ترےٚ ہتھ کم سے کم ییٚلہِ نہٕ کِہیٖنۍ رۄپیَس ترےٚ ہتھ زینہِ اکھ اِنسان گوٚو رۄپیَس نَو ساس زینہِ یہِ ریٚتَس بیٚیہِ گَرِ بِہِتھ امس پَکہِ نوٗن چاے گوٚو یِم چھِ کینٛہہ بِزنِس یُس اکھ اِنسان کٔرِتھ ہیٚکہِ یا تمہِ بَغٲر چھِ رَنِنٛگ کٲم تہِ چھِ باقی پروڈَکٹ ہَسا چھن تہٕ تِم تہِ ہیٚکہِ یہِ کٔرِتھ یِتھ کنۍ ہیٚکہِ اکھ اِنسان سایِڈ بِزنِس کٔرِتھ یِم چھِ واریاہ اصل آپشَن یا تمہِ بَغٲر چھ اگر رۄپیہِ داہہ آسنَس اکھ مِشیٖن ترایہِ دانہ مِشیٖن یۄس ڈِجٹَل آز یِوان چھِ تہٕ سۄ ہیٚکہِ ایٚسٹیبلش کٔرِتھ تمہ خٲطرٕ چھِ واریاہ اِنویٚسٹ یِم پونٛسہٕ پیٚوان کَرُن خرچ تہٕ تِم چیٖز سۄ تہِ چھِ واریاہ اصل بِزنِس ونکیٚنَس چَلان گامَن مَنٛز ییٚلہِ کہِ واریاہَو تروٚو تہِ زیونُکھ تہِ واریاہ رۄپے تتھ پیٚٹھ تہٕ یِتھ کنۍ واریاہ واریاہ بِزنِس چھِ یُس اکھ اِنسان کٔرِتھ ہیٚکہِ